آ بالکُل چھُ آسان یہنٛدِ خٲطرٕ جانورن ہنٛد مو جان جانورن ہنٛد خٲطرٕ چھ آسان گریٖن یاڑ اتہِ گاسہٕ چھُ آسان اتہِ سبٕز گاسہٕ دستیاب آ تِکیازِ آسان چھِ اسۍ ییٚلہِ یہِ گاسہٕ دٔستِیاب تِتھ کٲٹھۍ چھِ روزان جانور چھِ سُے گاسہٕ کھٮ۪وان تمہِ سۭتۍ چھِ تِم ٹھیٖک روزان بییٚہِ چھُ آسان سُہ اصُل گاسہٕ بییٚہِ چھِ یِمن چھُ پٮ۪وان امپیکٹ چھُ پٮ۪وان جانورن پٮ۪ٹھ ییٚلہِ تبدیٖلی چھِ یِوان ایٚنویرنمیٚنٹس منٛز ییٚلہِ باقٕے باقٕے چیٖز چھِ گژھان روٗد چھُ پٮ۪وان باقٕے باقٕے چھ شیٖن چھُ پٮ۪وان تمہِ سۭتۍ چھُ گژھان یِمن تھوڑا اثر چھُ پٮ۪وان یِمن پٮ۪ٹھ مگر پتہٕ چھِ أسۍ آسان تویتہِ اسہِ چھُ آسان تھوٚومُت تمیُک مطلب سونٛچتھ اگر یِم یِم کنڈِشن گژھَن یِم حالات گژھَن اسہِ کیاہ پزِ پتہٕ کرُن برونٹھے برونہے آسان چھُ سونٛچمُت اسہِ یہِ پتہٕ چھُنہٕ آسہِ باسان تیوٗت کینٛہہ ییٚمہِ ساتہٕ یہِ موسم چھُ خراب گژھان اسہِ چھِ آسان مطلب شیٚڈ ویٚڈ آسان بنٲیمٕتۍ تمہِ خٲطرٕ یِم چھِ پتہٕ أسۍ تٔتی تھاوان تمہِ سۭتۍ چھِ روزان یِم سیف محفوظ روزان تمہِ سۭتۍ

اسی لیے ہمیشہ گژھہِ کرٕنۍ کٲم مطلب کینٛہہ تہِ آسہِ کینٛہہ گرِ آسِہا کینٛہہ کٲنٛسہِ چھ آسان گری آسان گاو باقٕے چیٖز یتھ کٲٹھۍ تِم چھِ مطلب اگر روٗد چھُ پیٚوان شیٖن چھُ پیٚوان تِمن چھ آسان گان بنٲیتھ سُہ گان چھُ آسان اس لیے تاکہِ یِم روزَن اتھ منٛز سیف باقٕیو چیزو نِش ونٛدس منٛز چھِ جنگلی جانور چھِ آسان نژان باقٕے باقٕے چیٖز چھِ آسان تمی موٗجوب چھُ آسان سُہ گان سُہ چھُ تِمن بچاوان تمن نِش اکھ چھُ سُہ جانورن نِش تہِ بچاوان تمن گُپنن بییٚہِ چھُ بچاوان یِم موسمس منٛز چینج چھِ یِوان امہِ نِش تہِ بچاوان گر چاہے گرمی زیادٕ آسہِ یا سردی آسہِ زیادٕ تمہِ نِش چھُ بچاوان سُے جانورن دان گان یِتھے کٲنٛٹھۍ چھِ اسہِ تہِ أسۍ تہِ چھِ یتھے کٲٹھۍ مطلب ییٚلہِ موسم چھُ خراب گژھان أسۍ تہِ چھِ آسان سورے سوٗنٛچمُت برونٹھے اۭ اسہِ کیاہ پزِ کرن یتھے کٲنٛٹھۍ چھِ آسان اسہِ تہِ پتہٕ سُے گانٕے مٲنۍ تو تُہۍ اسہِ تہِ چھُ آسان تِتھے کٲنٛٹھۍ بنٲیتھ تہٕ أسۍ چھِ تھاوان پتہٕ یِم تٔتھۍ منٛز تہٕ یِم چھِ تتھ منٛز سیف روزان